وعلیکُم السَلام بلکُل تُہۍ مہٕ حظ سَبریٖن اہن حظ بلکُل بلکُلٕے یہِ اوسمو مے تۄہہِ میل کوٚرمُت تہٕ اہن حظ بلکُل بلکُل تۄہہِ حظ چھُو یِم چھِو حظ یِم چیٖز یہِ سَپدان مگر یِمَن تۄہہِ چھُکا پٮ۪وان تھوڑا سونٛچُن بوٗزِو أکِس مِنٹَس سَبریٖن جی کُنہِ ساتہٕ چھِنہٕ پٮ۪وان زیادٕ اِموشنَل بَنُن کینٛہہ اَتھ پٮ۪وان چھُ پَتہٕ پنٛنہِ حقہٕ خٲطرٕ لَڑُن تہِ تہٕ یہِ چھُ تۄہہِ نہٕ حظ نہ بوٗزِو کیٛاہ چھِ گژھان سَبریٖن جی مےٚ ٲس تۄہہِ سۭتۍ یِہٕے کَتھ کَرٕنۍ آز چھِنا ژٔندٕروار تۄہہِ چھُو ڈیٹ تھوٚمُت وَنہِ یُس ہِیَرِنٛگ چھِنا برٛونٛٹھ کُن تۄہہِ چھُو جمعہ دۄہ ہِیَرِنٛگ مگر تُہۍ کَم چھِو ییٚلہِ تُہۍ پٔتِم ہِیَرِنٛگ ٲسٕو نا اَمہِ ساتہٕ حظ چھِ پوٚز پوٚز آسان وَنُن تَمہِ ساتہٕ اوسوُ تۄہہِ تِم اپوزِشَنُک سُہ وٕکیٖل پِرٛژھان یا بہٕ اوسو پِرٛژھان تَمہِ ساتہٕ لَگہِ نہٕ کھوژُن تُہۍ چھُو نا مےٚ سۭتۍ مالوی گٔمٕتۍ تُہۍ ما چھُو تیٚمہِ سٕنٛدِس زَدٕ کوفَس اندَر تَمہِ ساتہٕ اگر تۄہہِ نَے مےٚ ووٚنوُ تۄہہِ پنٛنہِ مےٚ ووٚنوُ تۄہہِ پنٛنِس خاندارَس خِلاف بہٕ وَنہٕ نہٕ وَۄنۍ وۄنۍ چھِ خۄدا رٔچھِن سورُے کینٛہہ ژھٕنُن ؤنِتھ مگر یِم سوال ؤکیٖل صٲب آسہِ پِرٛژھان اورُک یا یورُک تِمَن تِمَن چھُ دیُن صحیح جواب پٔتۍمہِ لَٹہِ کوٚروُ نہ تۄہہِ مےٚ فون تۄہہِ دوٚپوُ کہِ یِمو حظ کوٚر مٔلۍ ماجہِ پوٚتھرَو پانہٕ ؤنۍ کَتھ تہٕ بہٕ ژھٕنِہس راتھ کیُتھ کَہہِ بَجہِ کٔڑِتھ مگر پَتہٕ کیٛاہ ووٚنوُ تۄہہِ تۄہہِ تَتِنَس تٔمۍ پِرٛژھنو ؤکیٖل صٲبَن تہٕ تۄہہِ کٔروٕ ژھۄپہٕ اَتھ اوس وَنُن اہن حظ بیٚیہِ ییٚلہِ پانَے ووٚنوُ مےٚ پیوٚ پَتہٕ راتھ کیُتھ کَہہِ بَجہِ زَنان مٔہنوِس آٹو کَرُن تہٕ مالیُن واتُن وٕچھ حظ یا تہِ چھِ پنٛنٮ۪ن یا چھِ پنٛنہِ حقہٕ خٲطرٕ لَڑُن تُہۍ چھُو وَنان مےٚ چھِ ڈالان یہِ ہَش خاندارَس نَتہٕ چھِ سُہ پانہٕ تویتہِ ٹھیٖک تیٚلہِ چھُنا پَتہٕ پونٛسہٕ تَرَن تویتہِ بٔچِیَن دۄن تھَوِ مول خیال واپَس گٔژھِو تُہۍ عزتہٕ سان پَنُن گَرٕ یا ساروی کھۄتہٕ گۄڈٕنٮ۪تھ أمۍ سُنٛد ظُلم مَکلہِ تَمہِ خٲطرٕ چھُ واریاہ ضٔروٗری یِتھ پٲٹھۍ تۄہہِ ؤکیٖل صٲب سوال پِرٛژھیو تَتھ اَصلی مطلب ٹھیٖک ٹھیٖک پٲٹھۍ جواب دیُن چھُ واریاہ ضٔروٗری کیونٛکہِ جَج صٲب چھُنہٕ پَتہٕ بار بار موقعہٕ دِوان وٕچھ حظ پوٚز حظ پوٚز اِن دَ سٮ۪نٕس کہِ وٕچھ یہِ چھُنہٕ پَتہٕ سُہ کُنٛز آسان کانٛہہ وَنہِ أمۍ وول مےٚ چنٛڈ ہر کُنہِ چیٖزَس منٛز چھُ پَتہٕ ثبوٗت آسان بہٕ وَنہٕ نہٕ تۄہہِ سۭتۍ چھو نہٕ نااِنصٲفی سَپدیمٕژ مگر کوٹ چھِ چَلان ثبوٗتَن پٮ۪ٹھ وۄنۍ ہٮ۪کَو أسۍ اَکھ کٲم کٔرِتھ مےٚ چھُ وۄنۍ رُکوٮ۪سٹ کٔرِتھ یِمَن ووٚنمُت ہِیَرِنٛگ تھوڑا جلدی پَہمَتھ کیونٛکہِ بَچہِ تہِ چھِ بَڑان یہِ چھُنہٕ جان جان گَرَس منٛز کَلیش چھِ گژھان کینٛہہ سُہ تہِ ہے چھِ ییٚلہِ نہٕ تۄہہِ بٲژَن دۄن پانہٕ ؤنۍ پرٛابلِم چھَو یہِ کَرٕنۍ جلدی اَتھ لَگہِ نہٕ بیٚیہِ کِس چھِنہٕ مگزَن پاٹھ پاٹھوَن واد تُلُن ٹھیٖک کینٛہہ تُہۍ کٔرِو اَکھ کٲم جُمعہ دۄہ روٗزۍزیو تُہۍ تیار بیٚیہِ گوٚو کوٹ واتُن جلدی تَمہِ دۄہ گٔییوُ ژیر پَتہٕ گٔییے ہِیَرِنٛگ تہِ چھِنا سُلے آس واتان تہٕ ژٕ ؤنۍ زِ سیوٚد تٔمِس بہٕ سَمجاوَتھ نا اَتھ چھِ آسان پَتہٕ یِہوٚے تھوڑا داو پیچ گِنٛدُن یُس سُہ میلہِ کاڈ تھوڑا اِموشنَل کاڈ تہِ پٮ۪وان پٕلے آن کَرُن اَتھ گوٚو سیوٚد سیوٚد وَنُن کہِ مگر اگر مےٚ تہِ چھُنہٕ کانٛہہ پرٛابلِم مطلب مےٚ چھِ دُرٛے سُہ تہِ چھِ تیز مِزاز واریاہ دٔرکاکنہِ ہِنٛز چھَنہٕ کَتھٕے تہٕ ہَش تہٕ بیٚیہِ یۄس دٔرکاکَن چھِنا تِم چھِ پانہٕ ؤنۍ وٮ۪سہٕ تہٕ یِمو چھِ أسۍ تہٕ یِم چھِ مےٚ یہِ نہٕ کینٛہہ خاندار خاندار ترٛاو کُنہِ کُن سایڈَس منٛز یِتھ کَنۍ کہِ ژےٚ چھُتھ مےٚ ووٚنمُت سُہ چھُنہٕ مےٚ اِزا دِوان کینٛہہ مگر ہُنٛدٮ۪ن کَتھَن منٛز تہِ چھِ یِوان یا ژھۄپہٕ چھِ کَرٕنۍ ظُلمَس تھی اِسلیے گوٚو سُہ سایڈ لاین کَرُن ہُمَن ووٚن ترٛٲوِنۍ بیوٚن بہٕ بَساو أمِس سۭتۍ الگ مَکان مےٚ حظ چھِ تیُتُے مگر مےٚ چھِ بَساوُن یِنہٕ کینٛہہ کہِ مےٚ چھِ وۄنۍ وَنہٕ ہٲم تیزرَس منٛز مےٚ چھُ کینٛہہ الگ الگ گژھُن کیونٛکہِ سُہ چھُنہٕ آسان پَتہٕ اِموشنل کَران بدل ؤکیٖل ہُمہِ پاٹی ہُنٛد پَتہٕ وَنہِ مےٚ تیٚلہِ چھِ یا الگ گژھُن تیٚلہِ دی یہِ پونٛسہٕ وونٛسہٕ تیٚلہِ کَرو تَتھ چھُنہٕ جَذبٲتۍ گژھُن کینٛہہ سیوٚد سیوٚد وَنُن کہِ نہٕ حظ مےٚ حظ چھِ بَساوُن بٔچِیَن چھِ مول أسے اَصٕل پٲٹھۍ چھِ پانہٕ ؤنۍ روزان مگر مےٚ چھِ بیوٚن نیرُن عزتہٕ سان اَصٕل پٲٹھۍ مےٚ دِیِو سا حق یہِ أکِس زنان مٔہِنوِس لَگہِ پنٛنِس خاندار سُنٛد سُہ حق گژھِ مےٚ ڈِو